گۄڈَے چھِ میٛٲنۍ موج ییٚمِس نہٕ ییٚمِس وَغٲر ہٮ۪کہٕ نہٕ بہٕ روٗزِتھ کیٚنٛہہ یۄس مےٚ ہَرٕ کُنہِ ہَرٕ کُنہِ کَتھِ منٛز چھِ ساتھ دِوان اَگر بہٕ وَنہٕ بہٕ تیٚمِس مےٚ چھُ ہُہ کَرُن سۄ چھِ مےٚ تَتھ منٛز ہیٚلٕپ کَران فیملی مِمبٲرٕس چھِ مےٚ آز ہَرٕ کُنہِ کَتھہِ منٛز سَپورٹ کَران اَگر بہٕ وَنہٕ تِمَن کہِ مےٚ چھُ ہُہ کَرُن مےٚ چھِ یہِ کَرُن ہَر چھِ تِم مےٚ سۭتۍ کھڑا روزان بیٚیہِ چھِ میٛٲنۍ مٔمی سۄ چھِ کُنہِ ساتہٕ آسان کیٚنٛہہ بَناوان کُکِنٛگ آسان کَران بہٕ چھَس تٔمِس ہیٚلٕپ کَران تیٚمہِ ساتہٕ تٔتی روزان کھڑا اَگر سۄ وَنہِ کُنہِ ساتہٕ کیٚنٛہہ چیٖز دیو چیٖز دِ یُکنٕے بہٕ چھَس دِوان تٔمِس ہیٚلٕپ چھَس کَران تٔمِس تمہِ سۭتۍ چھِ سۄ مُتٲثر گژھان تٔمِس تہِ چھِ گژھان اَکھ چھِس آرام میلان بیٚیہِ چھِ مےٚ تہِ بیٚیہِ چھِ مےٚ تہِ تھوڑا ہیٚچھنَس موقعہ میلان میٛٲنۍ گَرِکۍ چھِ اَتھ کُکِنٛگ متعلق وَنان ہیٚچھ تھوڑا یہِ آس مٔمی ہیٚلٕپ کَران أتی ہیٚچھَکھ پانہٕ تہِ کیٛازکہِ اَگر نہٕ کُنہِ ساتہٕ کانٛہہ چھِ گَرِ آسان توتہِ چھِ پیٚوان پَتہٕ گَرکٮ۪ن خٲطرٕ کیٚنٛہہ بَناوُن تہٕ تَتھ منٛز تہِ چھُ آرام میلان تِمَن گَرِکٮ۪ن ییٚلہِ تِمَن کانٛہہ کوٗر لَکٕٹۍ آسہِ پَتہٕ بَنایہِ سۄ کیٚنٛہہ تِمَن خٲطرٕ سُہ تہِ چھُ تمہِ سۭتۍ تہِ چھِ تِمَن آرام میلان تہٕ بیٚیہِ میٛٲنۍ مٔمی یۄس ہَمیشہٕ چھِ مےٚ آسان وَنان ہَر کُنہِ کامہِ منٛز کَر ہَر کٲنٛسہِ مَدَد کُکِنٛگ آس کَران زیادٕ کھۄتہٕ زیادٕ ہابی بَناو یہِ عادَت گژھِ بَنٕنۍ أتی أتی چھِ کوٗرِ آرام میلان ہَرٕ کُنہِ وقتہٕ تانہٕ چھِس نہٕ پیٚوان بوزٕنۍ پَتہٕ کہِ ژٕ آیَکھ نہٕ ماجہِ نِش کِہیٖنۍ ہیٚچھِتھ أتی چھِ اَگر موج تھایہِ گۄڈَے ہیٚچھنٲوِتھ کوٗرِ کیٛاہ چھُے ژےٚ کَرُن پَتہٕ چھِنہٕ تٔمِس کِہیٖنۍ مُشکِلٕے نَہ چھِس پَتہٕ آسہِ تٔمِس ہَر کیٚنٛہہ آسٲنۍ ہَر کیٚنٛہہ ہیٚکہِ سۄ کٔرِتھ پَتہٕ زنٛدگی منٛز برٛونٛہہ پٔکِتھ تہٕ پَنٕنۍ زنٛدگی اَصٕل بَناونہٕ خٲطرٕ چھَس ہیٚچھِنۍ یہِ کُکِنٛگ ضٔروٗری کیٛازکہِ کُنہِ ساتہٕ ہیٚکس پانہٕ پانَس پٮ۪ٹھ تہِ پٮ۪تھ گَرٕ تہٕ تمہِ ساتہٕ چھُس آسان بَناوُن مےٚ تہِ چھِ کُکِنٛگ خۄش کَران تہٕ مےٚ تہِ چھِ زیادٕ اِنٹرٛسٹ ہابی چھِ مےٚ یِہَے أتھۍ منٛز چھِ مےٚ اِنٹرٛسٹ زیادٕ تہٕ دِلچَسپی تہِ چھِ اَتھ منٛز واریاہ مےٚ تہٕ تَوَے چھَس بہٕ ہٮ۪کان یہِ تَوَے چھِ امیُک کرٛٮ۪ڈِٹ چھِ میلان میٛانہِ مٔمی کیٛازکہِ تٔمۍ ہیٚچھنٲوٕس بہٕ یوٗتاہ میٛانٮ۪ن گَرکٮ۪ن یِم مےٚ سَپوٹ چھِ کَران ہَر وِزِ ہَر وقتہٕ وَنان ہُہ کَر یہِ کَر کُنہِ چیٖزٕ نِش نہٕ رُکاوان بَس وَنان بُرٲیی نِش روز دوٗر مگر ہَر کٲنٛسہِ آس مَدد کَران ہَر کٲنٛسہِ ہَر کٲنٛسہِ ہٕنٛز ہیٚلٕپ چھِ آسان کَرٕنۍ ضٔروٗرَت مندَن چھِ آسان ضروٗرَت یہِ یُن کُکِنٛگ منٛز زیادٕ زیادٕ ہَر کٲنٛسہِ ہیٚلٕپ کَرٕنۍ اَگر کُنہِ ساتہٕ آنٛٹی یا دادی آسہِ تِمَن کَرٕنۍ ہیٚلٕپ یہِ نہٕ کیٚنٛہہ مےٚ نِش یوٚتَن بیٚیہِ ہیٚچھُن پرٛٮ۪تھ کیٚنٛہہ ڈِش بَناوُن کیٛازکہِ وازوان چھِ کُنہِ ساتہٕ وازوان وِز چھِ پیٚوان ضروٗری وازٕ اَنُن کیٛازِ تِکیٛازِ کَرو نہٕ أسۍ کٲم أسۍ کَرو پانَے ہیٚچھو أسۍ وازوان بَناوُن تہٕ پانَے وازوان دیُن پَتہٕ یِمَن پَژھٮ۪ن یہِ چھُ یہِ چھُ واریاہ اَصٕل یہِ چھُ واریاہ اَصٕل کہِ أسۍ ہیٚچھو پانَے تہٕ أتی گژھِ کُکِنٛگ ہیٚچھو أسۍ پانَے کَرٕنۍ أتۍ گژھِ اَسہِ آسٲنی ہَر کُنہِ کامہِ منٛز بیٚیہِ ہٮ۪کو بیٚیہِ ہٮ۪کو امہِ سۭتۍ برٛونٛہہ پٔکِتھ اَتھ فیٖلڈَس منٛز کُکِنٛگ فیٖلڈَس منٛز ریٚسِپی ہٮ۪کو آرام سان بَنٲوِتھ ہَر کانٛہہ ریٚسَپی ریٚسَپی ہٮ۪کو بَنٲوِتھ گَرِ تہٕ بیٚیہِ بیٚیہِ ہٮ۪کو گَرکٮ۪ن تہِ ہیٚلٕپ پرٛٮ۪تھ کانٛہہ یہِ کٔرِتھ غزا بَنٲوِتھ یُس تِمَن پَسَنٛد آسہِ تِہُنٛد پَسَنٛدیٖدَہ غزا ہٮ۪کو بَنٲوِتھ گَرے تہٕ تمہِ تمیُک مَزٕ ہٮ۪کو تُلِتھ یہِ چھِ واریاہ زیادٕ ضٔروٗری یہِ کُکِنٛگ ہَر کٲنٛسہِ کورِ خٲطرٕ ہَر کٲنٛسہِ ماجہِ خٲطرٕ تہٕ سۄ ہیٚچھٕ یہِ لَکچارسٕے کُکِنٛگ کَرٕنۍ بیٚیہِ پنٛنہِ مٔمی تَتھ ہاتھ بَٹاوٕنۍ یۄس سۄ وَنہِ تہِ مانُن کیٛازکہِ مٔمی چھِ آسان پنٛنہِ کورِ ہِنٛز واریاہ ضٔروٗرَت کِچنَس منٛز پَتہٕ کَرِ سۄ تٔمِس ہیٚلٕپ تَتٮ۪س